ہیٚلو السلام علیکُم

بہٕ حظ ٲسٕس آمٕژ اوترٕ یَتھ پٮ۪ٹھ تُہٕنٛدِس دُکانَس پٮ۪ٹھ مےٚ حظ ٲسۍ نمٕتۍ تُہنٛدِ کیک بیٚیہِ بٲکر خانہِ تِم حظ درٛٲے واریاہ اَصٕل واریاہ زیادٕ اَصٕل حظ اَہن حظ اَسہِ حظ چھِ خانٛدَر اہن حظ آرڈر حظ چھِ مےٚ اَدٕ اَسہِ حظ چھِ خانٛدَر ماستٕر بیٚنہِ مےٚ حظ ٲس کیک ضرورَت کیک حظ بوٚڈ کیک اَہَن حظ اَہَن حظ مہندی رات خٲطرٕ تہٕ ہُم کیک تہِ تہٕ یِم کیک تہِ مہندی رات کیک تہِ تہٕ ہُم کیک تہِ پٕلین کیک تہِ ترٛےٚ ساس تام تھٲیِو تُہۍ بوٚڈ پَہمَتھ بوٚڈ حظ بوٚڈ لکٕٹۍ تھٲیِو حظ تُہۍ ژور ڈَبہٕ اَہَن حظ اَہن حظ اہن حظ اَہن حظ کُلچہٕ تہِ تھٲیزیٚو اسہِ ہَتھ ہَتھ حظ بیٚیہِ بیٚیہِ تھٲیِزیٚو اَسہِ یہِ کیٛاہ وَنان اَتھ چھُنہٕ سان کیٛاہ وَنان اَتھ ہیٚلو اکھ تھٲیزیفو اَسہِ تازٕ کیک چھِنہٕ حظ آسان تِم لَکٕٹۍ لَکٕٹۍ پٕلیَن کیک ترٛےٚ ڈبہٕ تھٲیزیٚو تِم اَسہِ اَہَن حظ اَسہِ حظ وۄنۍ واریاہ اَصٕل حظ چھُو تۄہہِ یہِ ژوٚٹھ واریاہ اَصٕل

اَسہِ حظ چھُ

اَسہِ حظ چھُ ترٛۆوُہمہِ ضرورَت شامَس حظ ترٛیہِ بَجہِ ترٛیٚیہِ بَجہِ ترٛیٚیہِ بَجہِ یہِ حظ چھُ تۄہہِ اصٕل أسۍ حظ یِمو اوٗرۍ شامَس یہوٕ گٲڑ تہٕ شامَس کھالو أسۍ گاڑِ منٛز توتن سٲری یوت آیٹَم

بٲکر خٲنہِ تھٲیو تُہۍ اَسہِ یہِ شیٹھ کھَنٛڈ ہَتھ دوٚپمو نہ لَکٕٹۍ حظ پانٛژٕ رۄپیَنۍ پانٛژٕ رۄپیَنۍ پانٛژٕ رۄپیَنۍ اَہَن حظ اَہَن حظ اَہَن حظ مِٹھاے ٹوٗکرِ چھِ اَسہِ ضرورَت زٕ مگر واریاہ صاف صاف ہش ہُم نہٕ کیٚنٛہہ صاف گوٚژھ آسُن تَتھ پٮ۪ٹھ سورُے میوٕ ویوٕ اَہَن حظ آ اَہَن حظ اہَن حظ اَہَن حظ آ صاف میٚوٕ چال اَہَن حظ ہر کینٛہہ ہر کینٛہہ ڈرٛاے فرٛوٗٹ تہِ ہر کینٛہہ بیٚیہِ صاف تہِ

اکھ حظ گَژھِ آسٕنۍ بُرٕزٔلۍ ہیٚو اَہَن حظ کاجوٗ کاجوٗ پِستہٕ بیٚیہِ حظ گژھن اَسہِ آسٕنۍ یِم کیٛاہ وَنان اتھ چھِنہٕ حظ تِم درامٕتۍ تِم یہِ ہیٚلو کیٛاہ حظ

اہن حظ سُہ ہوٚکھ میوٕ چھُنہٕ حظ آسان سُہ کیٖوی آسان ڈرٛاے کٔرِتھ کِوی آسان بَٹہٕ ژیر آسان ہُم ہر کینٛہہ فرٛوٹ اَہن حظ اہن حظ اَہن حظ ہر کینٛہہ تِم واریاہ اَہن حظ اَہن حظ اہن حظ سُہ چھُ تھٲیزیٚو تُہۍ اوٚڑ کِلوٗ کھَنٛڈ تَتھ رَلہٕ

یہِ چھِ واریاہ بٔڑ حظ واریاہ ہیٚوی مگر ہیٚوی ہیٚوی ٹوٗکر اَدٕ حظ اَدٕ حظ ناو کیٛاہ چھُو تۄہہِ اَتھ اچھا یہِ کور چھُ اَسہِ یُن یہِ چھِ حظ دوٚپمَو یہِ کور چھُ اَسہِ یہِ چھُ اَسہِ یُن أتی نِشا